یُس زَن یہِ سون علاقہٕ چھُ یَتھ منٛز آسہٕ برونٛہہ بَسہٕ پکان تہٕ بَسہِ اِنٛدر ٲسۍ واریاہ سوٲرۍ ہیکان بیک وقت وٲتِتھ مگر آز چھُ ییتہِ زیادٕ یِم سومو پَکان سوموہس منٛز چھِ واتان نفر نو گوٚو اَگر أکِس بَسہِ منٛز أسۍ وُچھو تَتھ منٛز ٲسۍ آسان اَلہٕ پل شیٹھ نفر بیَک وقت سَفر کران گوٚو تم گیۍ لَگ بگ سَتھ سومو یُس سَتھ سومو سوٲرۍ تُلَن تہِ تُلہِ ہا اکھ بس تہٕ چوٗنٛکہِ یِم بَسہٕ چھِ نہٕ ؤنٛکیٚس پَکان اَسہِ کیٚنٛہہ

سٲنۍ یہِ سوٲری سوٲرۍ چھِ زیادٕ مگر سومو چھِ کَم اویلیٚبٔل لِہذا کٔرِتھ چھُ أکِس سوارِ پیوان واریَاہَس ٹایمَس رُکُن تٔمِس چھُ پیوان گاڈِ ہنٛدس انتظار کرُن واریاہَس ٹایمَس گوٚو اکھ پرابلم چھےٚ اَسہِ یہِ تہٕ ییٚلہِ پَتہٕ سوارِ آسہٕ زیادٕ گاڈِ آسہٕ کَم یِم سومو وٲلی چھِ کران کٲم یِم چھِ بران دہ دہ کاہ کاہ نفر سوموَس منٛز ییٚمہِ سۭتۍ یِم اُوَر کراوڈڈ گژھان چھِ تہٕ پٔلس ونہو أسۍ بیٚیہِ ہان یِم روڈ سٲنۍ چھِ چھُ یِمن میکڈم مگر یِمن چھُ کُنہِ کُنہِ جایہِ دۄب گمٕتۍ تَمہِ سۭتۍ تہِ چھِ چھِ سوارِ یِوان سختی ونۍ یُس ٲس یپٲر ٹرین پکان یہِ سٲنۍ ٹرین چھِ تَتھ منٛز چھِ سوارِ آسان واریاہ زیادٕ ییٚمہِ ساتہٕ تہِ أسۍ ٹرینہِ منٛز گژھان چھِ اَسہِ چھُ پیوان کھڈا بِہُن کھڈا تہِ گیٚیے کَتھا ووٚنۍ تَتہِ چھِ تیُتھ تیٖژاہ جمہٕ گٹھ چھُ آسان تَتہِ چھِ نہٕ ہیکان اِنسان واش کٔڈِتھ تہٕ بیٚیہِ چھُ روزان اَمہِ سۭتۍ ژُوٗرِ ہُنٛد خاطرٕ تہٕ بیٚیہِ گژھِ ہا آسُن یَتھ سٲنِس یَتھ ڈِسٹرکَس منٛز گژھِ ہا آسُن ایرپورٹا تِکیازِ اَگر أسۍ وُچھو اَسہِ چھ پیوان سری نگر گژھُن اَگر اَسہِ جہازس آسہِ کھسُن اَسہِ چھُ پیاون سرنگر وَسُن یُس زن واریاہ دوٗر چھُ اَسہِ نِش لگ بگ شیٹھ پانٛژٕہٲٹھ کُلومیٖٹر تہِ گژھِ نہٕ آسُن کیٚنٛہہ اَسہِ گژھِ آسُن ڈِسٹرکٹس منٛز پَنُن ایرپوٹ تہٕ بیٚیہِ گژھِ ہا آسُن اَگر گورمٮ۪نٛٹ بسِز آسہِ ترایہان تَمہِ سۭتۍ گژھِ ہا اَسہِ کِرایہِ منٛز تہِ سہوٗلیت اَسہِ چھِ پیوان موموٗلی زٕتووُہن ترٛۆوُہن کِلومیٖٹرن چھِ اَسہِ ہیوان یِم شیٹھ رۄپییہِ کِرایہِ اَگر أسۍ بسہِ یا بیٚیہِ چھِ آسان پیوٚٹُھس پٮ۪ٹھ بِہتھ منٛزس چھِ ژور تُلان اِتھے کٔنۍ اَگر اَسہِ آسہٕ ہا یِم گورنمینٛٹ بسٕز دِہن اَسہِ یِم کِراے تہِ یی ہا کَنٹرولَس منٛز تہٕ بیٚیہِ کَرِ ہا سوٲرۍ تہِ کَر ہا آرام